وعلیکُم السَلام اہن حظ ٹھیٖک کینٛہہ چھِنہٕ أسۍ تہِ دِمو دیوار تُہۍ مہٕ بامبرِو تھوڑا چھِ سختی ؤنکٮ۪س چھِ پونٛسَن ہٕنٛز قلتی گژھان ؤنکٮ۪س کَتہِ اَنو موٚزوٗرۍ یَپٲرۍ چھِ موٚزوٗرِ پٮ۪ٹھ أسۍ کِہیٖنۍ چھُنہٕ اَمہٕ کاکَس ووٚن مےٚ راتھ اَمہٕ کاکَس ووٚن مےٚ یِم ٲسوٕ وَنان دیوار دِیِو دوٚپمَس دوٚپُن وٕنہِ چھِ سختی بہٕ کَتہِ اَنہٕ بہٕ چھُس موٚزوٗرۍ پٮ۪ٹھ بہٕ چھُس أکِس نَرِ پٮ۪ٹھ بہٕ کیاہ کَرٕ وَلہٕ حظ کینٛہہ نہ حظ چھُنہٕ اَمہِ پَتہٕ حظ وٕچھو مُحرم پَتہٕ دَہ مُحرم پَتہٕ وٕچھو اَدٕ حظ بیٚہہ